ڈِسٹرکٹ بڈگامٕچ کَتھ کرو اَسہِ ہسا چھُ ییٚتہِ واریاہ یُنیٖک کَلچر تہٕ ٹریڈِشن یِم مَناونہٕ چھِ یِوان یِمن منٛز ساروے کھۄتہٕ فیمَس چھُ نوروز چھُ عیٖدِ گٔدیٖر چھُ لوہری چھِ بیساکی چھِ ہولی چھِ عیٖدِ مِلادُن نبی چھُ واریاہ ٹریڈِشن چھِ واریاہ ٹریڈِشن فیسٹِول چھِ یِم أسۍ کٔشیٖر ہٕنٛدۍ مَناوان چھِ تہٕ یِم چھِ کَنٹریبروٗٹ تہِ کران یِم ڈِسٹرکٹِچہِ کومونٹی تہٕ ایڈینڈیٹِٹی خٲطرٕ مِثال اَگر ہسا یہِ چھُ اَکھ ییٚتیُک کَلچر تہِ روٗدمُت اَگرٕے اَسہِ ووت یہِ پرانہِ پٮ۪ٹھ مناوان تہٕ یِم بچہٕ چھِ اَمہِ سۭتۍ یِم ہٮ۪چھان تہٕ یِم تہِ چھِ پَتہٕ برونہہ کُنتھ اَمہِ سۭتۍ چھُ اَسہِ اکھ یہِ مِلان پَنٕنین یِم اکھ ایڈینٹِٹین مٲنۍ تو تُہۍ اَگر نوروز چھُ نوروزس پٮ۪ٹھ چھِ آسان گورمینٹ چھُٹی تہِ چھِ آسان تِکیازِ یہِ چھِ یوٗتاہ اَمِچ ایڈینٹِٹی چھِ ییٖژاہ تہِ گورمینٹَس چھِ پَے اَمہِ ساتہٕ کوٗتاہ یہِ عظیٖم بوٚڑ دۄہ چھُ آسان مِلادٕچ ریلی چھِ آسان واریاہ واریاہ یِم چھِ آسان یِمو سۭتۍ ملے اَسہِ سانہِ ڈِسٹرکٹچہِ کومِنِٹی اکھ مِلے ایڈینٹِٹی